یۄس ہسا کَشمیٖری لنٛگویج چھِ یہِ ہسا چھِ اندو آرین لنٛگویج زبان یتھ ہسا بولنہٕ چھِ یِوان کٔشیٖر ویلی وادی منٛز یۄس یُس کٔشیٖر ہسا جموں اینڈ کشمیٖرس منٛز چھِ یہِ ہسا چھُنہٕ ناردٲرٕن یُس شُمٲلی پاٹ تمیُک ہندوستانُک یُس ہَسا سَب کَنٹِنیٚٹ چھُ اَتھ منٛز ہَسا چھِ واریاہ أمیٖر إں ہستیاں یَتھ منٛز ہسا واریاہ سینچریٖز منٛز واریاہ واریاہَن سینچریٖزن منٛز واریاہن صدیَن منٛز واریاہ اصلہِ اصلہِ ہستیاں چھِ یُس ہسا آرجن چھُ یُس ہسا کشمیٖری لنٛگویج کٔشیٖر کشمیٖری لنٛگویج ہُنٛز آرجن چھُ یہِ ہسا چھُ مِلان کتھ منٛز سَنٔسکرت لنٛگویج سۭتۍ ر یُس ہسا اَمیُک اؠنشَنٹ چھُ اِنڈو آریَن لنٛگویج لنٛگویج پؠٹھ یُس ہسا سنسکرت یہِ ہَسا چھُ ایز پیرَنٹہٕ پیرَنٹہٕ لنٛگویج پیرَنٛٹہٕ لنٛگویج یہِ ہَسا چھُ مادری زبان یِوان ماننہٕ أمۍ اِندو آریَن لنٛگویج اَتھ منٛز ہسا چھُ اِنکلوٗڈ یِوان کرنہٕ کشمیٖری یۄس ہسا واریاہ ریلجَس تہٕ سٔکولرلی یَتھ منٛز ہسا کونٹیکٔسٹہٕ یوٗز چھُ یوٗز یِوان کرنہٕ یَتھ دۄہ دۄہ دۄہ کھۄتہٕ دۄہ چھِ یہِ واریاہ اَصٕل لِنٛگوِسٹِک لینٛگویج بَنان اَتھ منٛز چھُ کَلچُرَل اِنفلسنٕس یِوَان اۭں یۄس ہسا کشمیٖری لنٛگویج چھِ یہِ ہَسا چھِ ڈِسٹِرٛ ڈِسٹنٛکٹہٕ لنٛگویجِز وِد اِٹٕز اون کیرکٹٲرٕز یِوان یُس یَتھ منٛز مِڈِبٕل پیٖرڈَس منٛز یُس ہَسا اۭں کشمیٖری انڈر وینٹ فٔردَر ڈؠولپمیٚنٹ یتھ منٛز ہسا ڈیولپمینٹ گٔے یِم ہسا اِنفلسز کَتہِ پؠٹھ پٔرشین یا عرب یا عَرَبِک پٔرشین ڈوٗ ٹُو دَ اِنفلَنس یِم ہَسا پٔرشِین مُسلِم چھِ تِم تِمو ہسا لوگ کشمیٖری بولنہٕ یِم ہَسا پٔرشِیَن چھِ تِم بَنے اَکھ ایڈمِنِسٹریشن تِمو بنوو اَکھ ایڈمِنسٹریشن تہٕ ایڈمِنِسٹریشن بیٚیہِ کَلچَر کَتھ منٛز کٔشیٖر منٛز اینڈ بیٚیہِ ہَسا یہِ ہَسا چھُ واریاہ أمۍ ہَسا کوٚر اِمپیکٹ واریاہ بیٚیہِ چھُ یُس وُکابلٔری اتھ منٛز چھُ سُہ ہَسا چھِ کشمیٖری اۭں یۄس ہسا کشمیٖری زبان چھِ یہِ ہَسا چھِ اَصٕل لنٛگوِسٹِک فارم اۭں لِنٛگوِسٹِک یۄس ہَسا دَردِک لنٛگویج چھِ بیٚیہِ ہَسا چھِ اَتھ منٛز یِوَان کشمیٖری لنٛگویج اَمِچ ہِسٹری چھِ بیٚیہِ ٹریس یِوان کرنہٕ ژۄداہ ژۄدہمہِ سؠنچری یۄس ہسا أرلِیَسٹہٕ نوان کشمیٖری ٹیکٔسٹٕز یۄس ہسا کَمپوز ٲسۍ ٲمٕژ کرنہٕ یِم ہسا یہِ کشمیٖری اوس لیکھنہٕ آمُت شاردا سِکرِپٹس منٛز بیٚیہِ اؠنشَنٹہٕ برٛہمِک سکرپٹس منٛز بیٚیہِ یُس ہسا یوٗز اوس یِوان کرنہٕ سنسکرتی لیکھنہٕ خٲطرٕ بیٚیہِ بیٚیہِ تہِ کینٛہہ ریلِجَن لینٛگویجز لیکھنہٕ خٲطرٕ زبان لیکھنہٕ خٲطرٕ یَتھ منٛز ہَسا یُس ہَسا کشمیٖر وادی چھِ سۄ ہَسا آیہِ پَتہٕ عربی عربی سِکرِپٹَس منٛز تہِ گین کرنہٕ یۄس ہسا پرٛایمری پرٛایمری مطلب اکھ عام کشمیٖری زبان آیہِ بولنہٕ تہٕ ماڈٲرنَس منٛز أزکِس دورَس منٛز یِم ہَسا کٲشِر چھِ فیس کَرَان چَلینجز ڈیوٗ ٹُو پُلٹِکل تہٕ بیٚیہِ سوشَل رِجنَس منٛز تِم چھِ کَرَن کینٛہہ مُشکِلات اَتھ منٛز فیس یِم ہَسا اِفوٹٕس یا یور چھِ یِوَان زور دِنہٕ اَتھ منٛز ہَسا چھِ یِوَان کَرنہٕ کٲم تِم ہَسا پرٛموٹ کَرَان اَکھ کشمیٖری لنٛگویج تِکیٛازِ یہِ گژھِ فالٕنۍ یَتھ منٛز اَصٕل پٲٹھۍ ساری گژھن پرٛزناوٕنۍ یہِ کٔشیٖر کشمیٖری زبان کیٛاہ گٔے ویریس مطلب واریاہ واریاہ لُکھ چھِ اَتھ پؠٹھ کٲم کَران کہِ اَمِچ گروتھ گژھِ بڑٕنۍ کشمیٖر کشمیٖری لنٛگویج گژھِ اکھ یِتھ کٔنۍ ہَسا اِنگلِش لینٛگویج چھِ کشمیٖری زبان اِنگلِش زبان چھِ تِتھٕے کٔنۍ گژھِ یہِ تہِ اکھ ناماوار بَنٕنۍ